کیٛازِ کہِ مےٚ چھٕ نقشہٕ بناوٕنۍ واریاہ پسنٛد مےٚ چھِ بہٕ اوس شوق تہِ لۄکچار پٮ۪ٹھ کہ بہٕ کَرٕ أتھی منٛز برونٛہہ کُن کہ بہٕ بناو نقشہٕ اَکھ یُس نقشہٕ بناوان چھِ یہِ چھِ آسان اَکھ شرم دار نفر شوٗب دار نفر أمِس چھنہٕ پٮ۪وان واریاہ زیادٕ سونچُن کیٚنہہ تصویٖر بناونہٕ برونٹھ کہ غلط ما گژھِ کانٛہہ کُس رَنٛگ کَتھ چیٖزَس شوٗبہِ کُس چیٖز کَتٮ۪تھ شوٗبہِ یہِ چھٕ پٮ۪وان أکِس اِنسانَس سونچُن أمۍ سۭتۍ چھٕ أمۍ سُنٛد دٮ۪ماغ تہِ بڑان سونٛچنٕچ سمجنٕچ طاقت تہِ بڑان بیٚیہِ چھِ أمۍ سۭتۍ أمۍ سٔنٛز سِکِل مطلب کامہِ یُس أمۍ سُنٛد کسب چھِ سُہ تہِ چھُ بڑان بیٚیہِ چھٕ أمۍ سُنٛد مطلب سونچنٕچ سمجنٕچ طاقت واریاہ زیادٕ بڑان یہِ مطلب اَکھ یُس نقشہٕ بناوان وول آسہِ سُہ چھُ واریاہ زیادٕ چالاک سُہ چھُ واریاہ زیادٕ چالاک تہِ قابِل تہِ آسان